اَسلام علیکُم مےٚ ٲسۍ ترٛےٚ ؤری برونٹھ گٔے مےٚ تھوڑا برابلِم کیاہ برابلِم یہِ اوس بہٕ ٲسٕس گژھان مےٚ ٲسۍ تھوڑا پونٛسَن ہنٛز ضروٗرت ٲسۍ گرِ اَسہِ مطلب تھوڑا بہت ضروٗرت پَتہٕ دوٚپ مےٚ گرِکین مےٚ دوٚپمَکھ ؤلِو بہٕ گژھٕ پریویٹ سکوٗل حالہ بہٕ چھَس آسان بِہتھٕے تہٕ بہٕ گژھ حالہ مےٚ چھُ مےٚ اوس ایٚکزام مۄکلومُت تَمہِ دۄہ مےٚ دوٚپ بہٕ چھَس وۄنۍ حالہ بِہتھٕے تہٕ اَسہِ اوس تٔتھٕے یہِ گرِ نَزدیٖکھٕے ترٛےٚ ژور کِلوٗ میٖڑ اوس اَسہِ اکھ پریویٹ سکوٗل تہٕ مےٚ دوٚپ گرِکٮ۪ن بہٕ گژھہٕ حالہ اوٗر اکھ اَسہِ پَنُن مطلب ذہن تہِ روزان اکنُے آوُر پانہٕ تہِ آسو اینگیج ہیٚو روزان تھوڑا تہٕ بیٚیہِ مِلہِ یہِ فٲیدٕ تہِ یی تِکیازِ اسہِ چھِ ضروٗرتھٕے پونٛسہٕ رٮ۪تۍ آسن یِم سیلری دِوان تہٕ گرِچ یہِ ضروٗرت تہِ گژھِ پوٗرٕ ییٚلہِ بہٕ گٔیَس تہٕ کوٚر مےٚ اَصٕل پٲٹھۍ ؤرۍ یَس خٲطرٕ کَنٹریکٹ تہٕ مےٚ دوٚپ تِمن بہٕ یِمہٕ یِتھ پٲٹھۍ ؤرۍ یَس پٮ۪ٹھ تہٕ یہِ وُہُر اوس مےٚ پَتہٕ اِرادٕ تھوڑا ایڈمِشن ویڈمِشن کَرُن مےٚ کوٚر حالہ ؤرۍ یَسٕے پٮ۪ٹھ تَمہِ دۄہ مےٚ دوٚپ حالہ یِمہٕ بہٕ ؤرۍ یَس بہٕ ییٚلہِ گٔیَس تِمو دوٚپ ٹھیٖک چھُ تہٕ گٔیَس بہٕ گۄڈٕنیٚتھ ییٚلہِ ییٚلہِ رٮ۪تھ گوٚو تہٕ یِمو دوٚپ دوٚپُکھ ہُہ رٮ۪تھ گوٚو مطلب رٮ۪تھ اکھ رٮ۪تھ اکھ زٕ دۄہ گٔے تہٕ یِمو دوٚپ دوٚپُکھ ہُہ آز مِلہِ نہٕ سیلری کیٚنہہ اَسہِ چھُ تھوڑا مَسلہٕ اَسہِ چھِنہٕ یِم شُرۍ دِوان فیٖس کِہینۍ ٹیمَس پٮ۪ٹھ واریاہَن شُرٮ۪ن چھُ فیٖس پینڈِنگ تہٕ بیٚیہِ چھِ یِوان تِمو ٲسۍ مطلب تِمو ٲسۍ رِسینٹلی مطلب تِمنٕے دۄہَن ٲسۍ تِمو کٔرمٕژ کٲم تِمو ٲسۍ یوٗنِفارَم دِمٕژ بُکٕس دِژمٕژ شُرٮ۪ن دوٚپُکھ اَسہِ چھِ واریاہ پونٛسہٕ نٮ۪بر تہٕ آز ہیٚکَو نہٕ أسۍ سیلری دِتھ کیٚنہہ ٹایمَس پٮ۪ٹھ مےٚ دوٚپُکھ اَدٕ ٹھیٖک چھُ ؤلو کِہینۍ چھُنہٕ پرابلِم تہٕ یِم یوتامَتھ بیٚیہِ وۄنۍ یِم تُلِو پِیارو یَتھ ریٚتَس شُرۍ دِین فیٖس ویٖس بیٚیہِ رٮ۪تہٕ تہٕ پَتہٕ دِیو بیٚیہِ رٮ۪تہٕ کِہینۍ چھُنہٕ پَرواے ونکیہ بہٕ ہیٚکہٕ سمجِتھ یہِ پرابلِم تہٕ تِمو دوٚپ ٹھیٖک چھُ یوتامَتھ گوٚو بیاکھ رٮ۪تھ تہِ تہٕ بیاکھ رٮ۪تھ تہِ ییٚلہِ ووت یِمو دوٚپ دوٚپُکھ ہُہ آز تہِ دیُت نہٕ ییٚلہِ شُریو فیٖس برابر کِہینۍ تہٕ سیلری مِلی نہٕ ژےٚ آز تہِ کِہینۍ تِکیازِ اَسہِ چھُ شُرٮ۪ن واریاہ فیٖس پینڈِنگ شُرٮ۪ن ہُنٛد أسۍ چھِ یِمن پَنٕنۍ کِنۍ وَنان زور وور کران مَگر یِم چھِنہٕ دِوان کِہینۍ مےٚ دوٚپ وَلہٕ برابلِم چھےٚ ییٚلہِ چھکھ برابلِم ییٚلہِ نہٕ شُرۍ فیٖسٕے چھِ دِوان یِم تہِ کَتہِ اَنان یِم تہِ چھِ کَڑان مطلب ماسٹَرن ہُند یہِ اۭں سیلری سٲرٕے أتھٕۍ شُرٮ۪ن ہٕندۍ فیٖس منٛزٕے ییٚلہِ نہٕ وۄنۍ یِمو شُرٮ۪ن چھِ دژمٕژٕے تہٕ یِم تہِ کَتہِ انن مےٚ دوٚپُکھ چلو ٹھیٖک چھُ کِہینۍ چھُنہٕ پَرواے تہٕ ؤلو وَن پِرارٕ بہٕ بیٚیِس رٮ۪تَس تہٕ ہُپٲرۍ چھِ مےٚ مَگر گرِ تہِ واریاہ زیادٕ مَجبوٗری مَگر مےٚ سَمجھ یِہنٛز مَجبوٗری تہِ مےٚ دوٚپ یِم تہِ کَتہِ اَنن ییٚلہِ نہٕ یِمن دویُمُتٕے چھُ شُریو تہٕ یِمو دوٚپ دوٚپکھ ہُہ وا ژٕ پرار بیٚیِس رٮ۪تَس پِرارییَس بہٕ بیٚیِس رٮ۪تَس تہِ تہٕ یہِ بیٚیہِ چھَس بہٕ وونۍ بیٚیِس رٮ۪تَس تہِ اَصٕل پٲٹھۍ گژھان تہٕ رٮ۪تھ ییٚلہِ بیاکھ تہِ گوٚو یِمو دوٚپ دوٚپُکھ ہُہ مےٚ دوٚپ یِمن بیٚیہِ وَن یورے ترٛیٚمہِ ریٚتہٕ ووٚن مےٚ یِمن یورے مےٚ دوٚپ اَسہِ چھِ گرِ تہِ ہُپٲرۍ مجبوٗری واریاہ مےٚ دوٚپُکھ یہِ وۄنۍ دِیو تُہۍ مےٚ آز ترینؤنی رٮ۪تَن ہنٛز سیلری تِکیازِ اَسہِ چھِ گرِ تہِ مَجبوٗرِ واریاہ زیادٕ مےٚ ٲسۍ نہٕ گرِکۍ وَرکۍ فورس کران کِہینۍ ژٕ کیازِ چھَکھ نہٕ اَنان سیلری مَگر پانَس چھُنہ اِنسانَس باسان مطلب بہٕ چھَس ییٚکیاہ دِوان ٹایم تہِ گژھان کَنٹِنیو گرِکٮ۪ن تہِ ووٚن مطلب بہٕ گژھٕ بہٕ زینہٕ تھوڑا بہت کیٚنہہ تہٕ وۄنۍ چھَس نہٕ بہٕ اورٕ تہِ اَنان کِہینۍ وۄنۍ گٔے ترٛےٚ رٮ۪تھ تہِ پَتھ کُن مےٚ ووٚن وۄنۍ یِمن مےٚ دوٚپُکھ یہِ مےٚ دِیو تُہۍ وۄنۍ سیلری تہٕ وۄنۍ گٔے ترٛےٚ رٮ۪تھ تہِ پَتھ کُن وۄنۍ دِیو تُہۍ یِمن ترٛین رٮ۪تَن ہنٛز تہٕ یِمو دوٚپ دوٚپُکھ ہُہ ترٛیمہِ رٮ۪تہٕ تہِ ووٚن یِمو دوٚپُکھ ہُہ وۄنۍ کر ژٕ بیٚیِس ریٚتَس تاب تِکیازِ یہِ شُریو اوٚن نہٕ آز تہِ فیٖس ویٖس کِہینۍ أسۍ کرو وۄنۍ کٲم أسۍ کرو وۄنۍ شُرٮ۪ن ڈَریکٹ پیرَنٹَن یہِ فون أسۍ کرو سارنی شُرٮ۪ن ہِندۍ پیرینٹَن سۭتۍ کَتھ تہٕ یہِ یَتھ ریٚتَس اَندر اَندر گژھِ سورُے کٕلیر تہٕ بیٚیہِ رٮ۪تہٕ دِمہوو ژےٚ ژوروٕنی رٮ۪تَن ہنٛز ووٚن یِمو تریمہِ رٮ۪تہٕ تہِ یی مےٚ دوٚپُکھ تُلِو ٹھیٖک چھُ ییٚلہِ بیاکھ رٮ۪تھ تہِ گوٚو مےٚ ووٚن وۄنۍ یِمن ژوٗرمہِ رٮ۪تہٕ مےٚ دوٚپُکھ یِتھ پٲٹھۍ سیلری تہٕ یِمو ووٚن اَمہِ دۄہ تہِ دوٚپُکھ ہُہ آز تہِ ہیٚکہِ نہٕ مِلِتھ کیٚنہہ ووٚن یمو یِتھٕے پٲٹھۍ یہِ یِم فی رٮ۪تہٕ ٲسۍ وَنن مطلب کیاہ پرابلِم چھِ کیاہ اِشوٗ چھُ تہٕ یِمو ووٚن اَمہِ ریٚتہٕ تہِ یی سورُے قصہٕ کیاہ چھُ تہٕ مےٚ دوٚپُکھ چلو ٹھیٖک چھُ تہٕ ہُپٲری گوٚو مےٚ مشکل وۄنۍ اَمہِ دۄہ واریاہ ژوٗرِمہِ ریٚتہٕ مےٚ دوٚپ خۄدایا وۄنۍ کیاہ وَنہٕ مطلب گرِکٮ۪ن تہِ چھَس نہٕ بہٕ یورٕ کِہینۍ دِوان تہٕ وۄنۍ کیاہ وَنہٕ بہٕ گرِکٮ۪ن تہِ گرِکۍ ٲسۍ نہٕ مےٚ وَنان کیٚنہہ مَگر مےٚ دوٚپ وۄنۍ بہٕ چھَس ژور رٮ۪تھ گٔے مےٚ دِوان مطلب بہٕ چھَس یِوان یور مَگر گرِکٮ۪ن دیُت نہٕ مےٚ وُنہِ کِہینۍ مےٚ چھُ یِہوے وۄنۍ ٹینشن مَگر وۄنۍ کوٚر مےٚ تھوڑا مےٚ دوٚپ بہٕ کرٕ پانہٕ تھوڑا معلوٗم یِم چھا یہِ یِمن چھا شُرٮ۪ن ہُند فیٖس ویٖس پٔز پٲٹھۍ پینڈِنگ کِنہٕ یِمن چھُ بدل کیٚنہہ مَسلہٕ یِم چھِنہٕ ہُتھاے پٲٹھۍ یَژھان دِنُے تہٕ یِم چھِ دَپان نیران چھِ ہالہ زَڈا اوٗرۍ مےٚ ییٚلہِ کوٚر وۄنۍ تھوڑا بہت اورٕ یورٕ معلوٗم تہٕ مےٚ بوٗز یِمن چھُنہٕ شُرٮ۪ن ہُند فیٖس ویٖس پینڈِنگ کِہینۍ یِم چھِ یِتھٕے پٲٹھۍ دپان حالہ چھُ دۄہا دوہا نیران وَلہٕ رَٹو حالہ یُہنٛد أمۍ چھُ کورمُتُے ؤرۍ یَس پٮ۪ٹھ کَنٹریکٹ ولہٕ پَتہٕ وُچھو ہُہ لاسٹَس دِمہووس یا مطلب دِمہوس تہِ نَے تہٕ وُچھو پَتہٕ کیاہ کرو تہٕ مَگر فیٖس ویٖس نہٕ اوسمُت یِمن شُرٮ۪ن ہُند کِہینۍ ہُہ پینڈِنگ یِمن اوسمُت ساروٕے شُریو کوٚرمُت کٕلیر برونٹھٕے یِمن نہٕ اوسمُتُے یہِ مَسلہٕ مگر ییٚلہِ مےٚ یہِ بوٗز مےٚ گوٚو واریاہ زیادٕ مُشکِل مےٚ دوٚپ مطلب یِم چھِ بہٕ ٲسٕس مطلب یِمن پٮ۪ٹھ بروسہٕ کران مےٚ تھاوے بَروسَن مطلب ٲسٕس بہٕ ییٖژاہ اصٕل پٲٹھۍ کٲم کران دۄہَس ٲسٕس بہٕ ژور پانژھ کَلاس یِمن دِوان بیٚیہِ ٲسۍ یِم تیٖتیہ اَصٕل پٲٹھۍ ٲسٕس بہٕ ڈیڈِکیشنہٕ سان پَنٕنۍ سٲرٕے کٲم یہِ اَنجام دِوان بیٚیہِ کریٚو مےٚ یِمن پٮ۪ٹھ بروسہٕ مےٚ دوٚپ یِمن چھُنہٕ پٔز پٲٹھۍ شایَد شُرۍ فیٖسٕے دِوان وَلہٕ کِہینۍ چھُنہٕ پَرواے بہٕ ٲسٕس کران رٮ۪تھا رٮ۪تھا رٮ۪تھا رٮ۪تھا ژور رٮ۪تھ کٔڑ مےٚ یِتھٕے پٲٹھۍ پَتھ کُن یِم چھِ ٲسۍ مٕتۍ دۄنکھہٕ دِوان یِم چھِ ٲسۍ مٕتۍ اَپُز وَنان ہُہ چھُ مَسلہٕ یہِ چھُ مَسلہٕ مَسلہٕ چھُنہٕ اوسمُت کِہینۍ مےٚ گوٚو واریاہ زیادٕ مُشکِل تہٕ مےٚ کیاہ ژھُن یہِ ترٲیِتھ أتھٕے مےٚ کوٚر کُیِٹ مےٚ دوٚپ یِمن یِتھ پٲٹھۍ مےٚ چھُنہٕ وۄنۍ ٹایم کِہینۍ بہٕ ہیٚکہٕ نہٕ ییٚتہِ پٮ۪ٹھ یِتھٕے ہو یہِ تہٕ یِمو دوٚپ دوٚپُکھ ژےٚ چھُتھ کوٚرمُت کَنٹرکٹ ؤرۍ یَس پٮ۪ٹھ مےٚ دوٚپُکھ ہُہ مےٚ چھُ کوٚرمُت مگر مےٚ چھُںہٕ وۄنۍ ییٚتہِ پٮ۪ٹھ ٹایم کِہینۍ مےٚ پیٚیہِ گرِ تھوڑا مَجبوٗرِی تہٕ بہٕ ہیٚکہٕ نہٕ وۄنۍ یِتھٕے یمو دوٚپ دوٚپکھ یِمن اوس آلریڈی اوس نہٕ یِمن غرضٕے تَنخاہ دِنَس یِمو دوٚپ دوٚپُکھ ہُہ ژےٚ ملی نہٕ تیٚلہِ تنخاہ پٔتِم کہینۍ یِمن ژورَن رٮ۪تن ہُند تہٕ یہِ تِکیازِ ژےٚ کورُتھ پھٹرووُتھ وۄنۍ منٛزَس کَنٹرکٹ وۄنۍ دِمہوے نہٕ أسۍ پونٛسہٕ کیٚنہہ مےٚ دوٚپُکھ چلو ٹھیٖک چھُ ؤلِو کِہینۍ چھُنہٕ پَرواے تہٕ تُلو تھٲویو یِم ژور رٮ۪تھ گٔیوٕ مےٚ ٲسۍ پیی مطلب یِم دِنٕے نہٕ ہُتھ تہِ یُتھ تہِ ؤرۍ یَس کٲم کٔرِتھ تہِ مےٚ دوٚپ چلو کِہینۍ چھُنہٕ پَرواے تھٲیو تُہۍ أتی تہٕ مےٚ چھِنہٕ ضروٗتھٕے تۄہہِ لوٚگ میانے سۭتۍ وونۍ دۄنکھہٕ مےٚ اوس ؤرۍ یَس پٮ۪ٹھ کوٚرمُت وۄنۍ ہیٚکہٕ نہٕ بہٕ یِتھٕے تہٕ چلو تھایو تُہۍ أتی یہِ سیلری پَتہٕ کٔر مےٚ کٲم پانہٕ ییٚلہِ مےٚ یہِ کوٚر یِمن دوٚپ مےٚ وۄنۍ یِمہٕ نہٕ بہٕ کِہینۍ دِیُت مےٚ اَتہِ رِزایِن مےٚ دوٚپُکھ وۄنۍ یِمہٕ نہٕ بہٕ کیٚنہہ پَتہٕ کٔر مےٚ کٲم مےٚ دوٚپ وۄنۍ کیاہ وَنہٕ بہٕ گرِکٮ۪ن گرکٮ۪ن تہِ اوس تھوڑا بہت انٛدرٕ ہُتھ پٲٹھۍ آش ہِش پَتہٕ ٲسۍ مےٚ پَنٕنۍ مطلب وٲجۍ تہٕ دوٗر مےٚ ژھٕنۍ پَتہٕ تِمَے کٕنِتھ تِمن یِم پونٛسہٕ آیہِ تہٕ تِمَے دِتھ مےٚ پَتہٕ گرِکٮ۪ن گرِکۍ ٲسۍ نہٕ مےٚ مَنگان ہُتھ پٲٹھۍ کِہینۍ مَگر ہُتھ پٲٹھۍ چھِ آسان آش ٲسۍ تِمن تھوڑا بہت یہِ چھِ وۄنۍ گژھان وۄنۍ زینہِ یہِ ہُتہِ ٲسۍ اسہِ تھوڑا بہت پرابلِمٕے تَمہِ دۄہ مےٚ ژھٕنۍ پَتہٕ تِمَے کٕنِتھ مےٚ دِتۍ گرِکٮ۪ن تِمَے پونٛسہٕ ہُہ ووٚنمَکھ نہٕ کیٚنہہ یِمو کھٮ۪و مےٚ یِمو دِتُے نہٕ یا کینہہ مےٚ دوٚپ یِمن تہِ چھُ پَتہٕ مُشکِلٕے ہیٚو گژھان پَتہٕ کٕنۍ مےٚ تِمَے تہٕ پَتہٕ دِتۍ مےٚ گرِکٮ۪ن تِمَے پونٛسہٕ مَگر تِمن باسنوٕے نہٕ مےٚ یِمو دِیُت یِتھ پٲٹھۍ دۄنکھہٕ یِمو کوٚر یِتھ پٲٹھۍ یِمو دِتی نہٕ پونٛسہٕ مےٚ دوٚپ یِمن گژھِ وۄنۍ مُشکِل یہِ پَتہٕ دیُت مےٚ تِمن پَننی پونٛسہٕ تہٕ مَگر ہُہ کوٚرمَکھ نہٕ اِظہارٕے